یَنہٕ پٮ۪ٹھ سا یہِ گَوَرنٲرٕس روٗل لوٚگ تَنہٕ چھُ سٲرسٕے تَنہٕ پٮ۪ٹھ تہِ ہسا چھِ اسۍ ٹھیٖک اصٕل پٲٹھۍ اَسہِ نَسا چھنہٕ کٕہٕنۍ ٹٮ۪نشَن آسان بیٚیہِ یہِ اتھ مَنٛز ہَسا سُہ ژٔج اَسہِ غٔریٖبی ؤریٖبی سختی وَختی سٲلِم کینٛہہ گورمیٚنٹَن ہَسا کوٚر یہِ سانہِ خٲطرٕ ٹھیٖک یَنہٕ پٮ۪ٹھ یِہِ أسۍ یِم کرایِم وایم یِم ہَسا گٔے نہٕ کِینٛہہ ہیٚلٕتھ ویٚلٕتھ چھُ ٹھیٖک ہیٚلٕتھ سیٚنٹرن پٮ۪ٹھ تہِ چھِ آز دَوا وَوا فری دِوان سُہ تہِ ہَسا چھُ اَسہِ خٲطرٕ ٹھیٖک بیٚیہِ چھُ انورانمیٚنٹ یہِ تہِ چھُ اَسہِ فِٹ گورمیٚنٹ ہَسا چھِ گورمیٚنٹَس ہسا چھِ شُکُر گُزار یِمو ترٲے ہَسپتالَن مَنٛز یہِ دَوا وَوا سانہِ خٲطرٕ ہَسا چھُ یہِ یہِ ہَسا چھُ سانہِ خٲطرٕ ٹھیٖک ماحول کامہ پُلٹِکَل وٲلۍ تہِ ہَسا چھِ تِم تہِ چھِ ٹھیٖک پَکان اَسہِ سۭتۍ چاہے کانٛہہ تہِ پلٹِکل وول آسہِ تِم تہِ ہَسا چھِ اَسہِ سۭتۍ ٹھیٖک پَکان تمو ہَسا چھُ ڈرٛینیج سِسٹَم فِٹ کوٚرمُت سٲنٛۍ کٲنٛسہِ ہٕنٛز لُکَن واتان تم تمن سۭتۍ چھُ لُکَن فنڈس وَنڈس بَرابَر واتناوان